ہاں مین مین یُس ٹرانَسپوٹیشَن یُس سٲنِس بَنڈی پور ڈِسٹرک بَانڈی پوراہَس منٛز چھُ روڈٕس چھِ ریلویز اییرپوٹ پَبلِک باقٕے وغیرہ چھِ بس یِم چھِ آسان باقٕے یِم مَزٕ دار چھُ آسان آٹوٗ چھِ آسان سومو وغیرہ یِم چھِ آسان تہٕ ییٚمہِ خٲطرٕ اکھ آٹون منٛز چھِ اِنسان آرام سان واتان تِمن چھُنہٕ کانٛہہ پرابلِم آسان کیٚنٛہہ اَلبتہ سٲنۍ یِم مَزدا بَسز وغیرہ ییٚتہِ چھِ آسان تِمن منٛز چھِ اوٚور کروڈِنگ گژھان ییٚمہِ سۭتۍ مطلب سٲنۍ یِم مَستوٗرات چھِ آسان تِمن چھُ عزاب گژھان باقٕے یُس بہٕ تہِ چھُس ویٚژھان یہِ اوٚور کروڈڈنیٚس یِمن بَسن منٛز چھِ آسان تہٕ یہِ گژھِ خَتٕم گژھٕنۍ باقٕے چھُ اَلحمدللہ ٹرانَسپوٹ واریاہ اَصٕل چلان ییٚتہِ